آ أسۍ ہٮ۪کو ؤنِتھ پانٛژَن مُلکَن ہُنٛد ناو تِمو منٛز چھِ اَکھ سعودی عربیہ دُبے پاکِستان اِنڈیا نیپال بَنگلادیش اِستانٛبُل تُرکی